ہیٚلو اسلامُ علیکُم وعلیکُم اسلام اسلامُ علیکُم تُہۍ چھِو ٹھیٖک اَہَن حظ ہاے ہاے تُہۍ تۄہہِ مطلب تۄہہِ کوٗتاہ ٹایِم گوٚو دوا ووا چھُوٕ دوا ووا چھِو تُہۍ کھٮ۪وان تُہۍ یہِ تہٕ یہِ چھُ آ تُہۍ کٔژَن دۄہَن اوسوٕ یہِ دوا کھٮ۪ومُت

یہِ تۄہہِ کیٛاہ چھَو ایج کیٛاہ چھَو تۄہہِ گوٚو مطلب یہِ چھُ آسان مےٚ دوٚپ تُہۍ ما چھُو لۅکٕٹ کیٛازِکہِ لۅکٹٮ۪ن چھُو گژھان تۄہہِ چھَو پےَ تۄہہِ کیٛاہ چھُو وۅنۍ کَرُن تُہۍ ؤنِو مےٚ پَنُن مطلب ناو واو اٮ۪ڈرَس وٮ۪ڈرَس بہٕ تھاو تُہُنٛد لیٚکھِتھ سُہ تَتھ تھاو بہٕ تُہٕنٛدِ موٗجوٗب تھاوَو بہٕ سُہ مطلب لیٚکھِتھ آ چِٹھِ پٮ۪ٹھ وُنکٮ۪نَس مگر مگر وُنکٮ۪نَس ہٮ۪کِو نہٕ تۅہہِ میٖلِتھ کِہیٖنٛۍ تہِ نہٕ اَتھ کیٛازِ کہِ ؤنکٮ۪نَس چھِ واریاہ زیادٕ مطلب دَنٛد دود چھُ ؤنکٮ۪نَس کیٛازِکہِ وۅنۍ چھِ وُنکٮ۪نَس ہیوٚتُن وَنٛدٕ واتُن اَمہِ موٗجوٗب چھِ ؤنکٮ۪نَس واریاہَن دنٛدن آسان دود اِس لیے چھِ ہٮ۪کان ییٚتہِ واریاہ زیادٕ جملِنٛگ وۅنۍ چھَسَو بہٕ تۅہہِ وَنان وۅنۍ چھُو تُہۍ وَنان مےٚ چھُ زیادٕ تُہۍ ہٮ۪کِو ییٚتہِ یہِ چھُو تۄہہِ چھَو پےَ یہِ چھُ بیٚہوان پرٛایویٹ تہِ پرٛایویٹ تہِ یہِ چھِ بیٚہوان پرٛایویٹ بَٹہٕ مالِنہِ اگر تُہۍ بَٹہٕ مالیُن گٔژھِو سُہ گژھِ زیادٕ بہتر اَصٕل مگر اَتہِ یور تہِ ہٮ۪کِو تُہۍ یِتھ مگر ییٚتہِ ما لَگہِ تھوڑا بہت دیری ما لَگہِ تور تہِ ہٮ۪کِو تُہۍ گٔژھِتھ ترٛٲیِو تُہۍ وۅنۍ تَمیُک ژھُنِو تُہۍ وۅنۍ بلاے اگر تُہۍ وۅنۍ وَنان چھُو تۄہہِ چھُوٕ یور یُن تُہۍ دِیُو مےٚ پَنُن ناو بہٕ لیکھٕ تۄہہِ کیٛاہ چھُو ناو بہٕ لیٚکھٕ ناو کَتہِ پٮ۪ٹھ چھُو تُہۍ یہِ کرن نگرٕ پٮ۪ٹھ تُہۍ یِیٖزیو پگاہ ییٖزیو تۄہہِ پانٛژِ بَجہِ پَتھ کُن ییٖزیو تُہۍ پگاہ آ تُہۍ تَمہِ ہاٹُک ڈاکٹر صٲب یُس چھُ تِم تھاوان تۅہہِ سُہ پانٕے سُہ مطلب کُس کُس ٹیسٹہٕ کیٛاہ آسہِ تَمہِ سۭتۍ تۄہہِ بکار سُہ آسہِ تۄہہِ ما آسٮ۪و مطلب تۄہہِ ما آسٮ۪و دنٛدٕ ژھنُن کٔڈِتھ کیٛازِکہِ یہِ یہِ چھُ واریاہ زیادٕ چھُو تُہۍ وَنان اَتھ چھُ گوٚمُت تۄہہِ واتہِ پگاہ یورٕے فون پانٛژِ بَجہِ پَتھ کُن کرو بہٕ تۄہہِ فون مگر اگر مےٚ مُشِتھ گژھِ تُہۍ ہٮ۪کِو اورٕ تہِ کٔرِتھ بِہو بِہو خۄدایَس حوال